أسۍ ہسا ٲسۍ بٮ۪مار ہَسپَتالَس منٛز تہٕ ییٚمۍ کہِ وَجہ سۭتۍ ہسا اَسہِ پیوٚو کیٚنٛہہ وقت ہَسپَتالَس منٛز گُزارنہٕ

بَڑٕ سَختی ہسا آے اَسہِ اَتہِ مگر یُس یہِ صحتُک دَفتَر یُس اوس صحتُک دَفتَر اَتہِ ہسا چھِ زَبَردست پرٛابلِم گٔے اَسہِ کیٚمہِ رٔنٛگۍ گٔے اَسہِ پرٛابلِم یہِ یہِ ہسا چھُ سُہ دَفتَر یُس مانٛنہٕ اوس یِوان کہِ اَتہِ ہسا چھِنہٕ رِشوَت گژھان کِہیٖنۍ أسۍ ہسا چھِ صُبحٲے درٛامٕتۍ گَرِ تہٕ وٲتۍ ہسا أسۍ ڈِسٹِرٛک ہَسپَتال تہٕ ڈِسٹِرٛک ہَسپَتال وٲتِتھ چھِ أسۍ وٕچھان اَتہِ ہسا چھِ ٹِکٹَن منٛز أکِس کِلوٗمیٖٹرَس زیٖٹھ لایِن لٔگِتھ حالانٛکہِ اَسہِ اوس گَرٕ تہِ واپَس واتُن تہٕ کٔر اَسہِ پَنٕنۍ کِنۍ لاینہِ منٛز بِہِت کوٗشِش جلدی جلدی ٹِکَٹ رَٹنٕچ تہِ یَتھ دوران أسۍ بَڑٕ مایوٗس سَپدے ییٚلہِ اَسہِ وٕچھ یِم اَسہِ پَتہٕ کیٚنٛہہ نَفَر یِوان تہٕ یِم ہسا سایڈَس سایڈَس گٔژھِتھ پَنٕنۍ ٹِکَٹ تُلَن تہٕ ٲسۍ نِوان یِم ہسا ٲسۍ کانٛہژاہ کیٚنٛہہ چنٛدَس اَتھٕ دِتھ یِمَن کُن پِلناوان ٹِکٹہِ وٲلِس کُن کاوُنٛٹَرَس کُن تِمَن ٲسۍ جَلدی یِوان ٹِکَٹ دِنہٕ ییٚلہِ کہِ أکِس عام اِنسانَس ہسا پیوٚو بَڑٕ مُشکِلات تُلٕنۍ تہٕ اَسہِ تہِ ہسا پے ییٚتی یوت نہٕ کیٚنٛہہ ایٚمۍ پَتہٕ ییلہِ أسۍ وَنہِ ٹِکَٹ رٔٹ اَسہِ روٚٹ کَمرٕ نَمبَر کَتھ نَمبرَس منٛز چھِ اَسہِ کیٚمِس ڈاکٹَر صٲبَس چھِ اَسہِ پان ہاوُن اَتہِ وٕچھ أسۍ یُس ہسا اتٮ۪ن یہِ مُلٲزِم یُس یِم ناو وٕلاوان چھِ تہٕ یُس یہِ انٛدَر چھِ ترٛاوان ڈاکٹَرَس نِش تہٕ اَتٮ۪ن تہٕ ہسا وٕچھ اَسہِ بِلکُل ہسا چھِ اتٮ۪ن یِہَے دٔلیٖل اَتہِ تہِ یُس ہسا أمِس چنٛدَس اَتھٕ چھِ ژھٕنان تہٕ أمِس ہسا چھِ یہِ جَلدی ترٛاوان تہٕ باقیَن ہسا چھِ یہِ پَتھ پَتھ دِوان ییٚتٮ۪ن تہِ وٕچھ اَسہِ تِم نَفَر یِم ہسا اَسہِ پَتہٕ اوٚڑ گٲنٛٹہٕ آے تِم ہسا درٛاے اَسہِ برٛونٛہہ تٕم ہسا ترٛٲیِکھ ڈاکٹَرَس نِش ییٚلہِ ہسا اَسہِ أمِس پُرٛژھ یہِ ہسا چھِ وَنان اورٕ کیُتھ کیٛاہ مےٚ کیٛاہ پَے چھِ یہِ کیٛاہ سا گوٚو تہٕ یُس یہِ ہٮ۪لتھُک یہِ صحتُک یہِ دَفتَر چھِ یا ڈِپاٹمٮ۪نٛٹ چھِ یا ہَسپَتال یُس یہِ چھِ یہِ ہسا اوس یِوان مانٛنہٕ کہِ اَتہِ ہسا چھِنہٕ کُنہٕ قٕسمٕچ کانٛہہ رِشوَت خوری یِوان رَٹنہٕ مگر اَسہِ ہسا وٕچھ اَتہِ ہسا چھِ یِوان زَبَردست رِشوَت خوری کَرنہٕ ییٚمِکۍ شِکار ہسا أسۍ سَپدے أسۍ کیٚمہِ رٔنٛگۍ سَپدے أسۍ شِکار کہِ سون زیادٕ تَر وقت ہسا چھِ لاینَن منٛز ضایع گژھان تہٕ بٕنٮ۪سبَت کہِ تِمَن نِش یِم ہسا چنٛدَس اَتھٕ دِتھ پَنٕنۍ کٲم جَلدی جَلدی نِپٹاوان چھِ تہٕ امِکۍ ہسا گٔے أسۍ تہِ ییٚتی یوت نہٕ کیٚنٛہہ امۍ پَتہٕ ہسا اوس اَسہِ ٹٮ۪سٹ کَرُن تہٕ ییٚلہِ ہسا أسۍ ٹٮ۪سٹ کَرنہٕ خٲطرٕ کاوُنٛٹَرَس پٮ۪ٹھ فیٖس بَرنہِ گٔے اَتہِ ہسا تھوٚو یِمو ٹٮ۪سٹُک ڈیٹ یُس ہسا یِمو واریاہ پَتھ تھوٚو اَگر چھِ اَسہِ ہسا کَرِ أمِس لَژھِ گُزٲرِش اَتٮ۪ن یُس یہِ نَفَر اوس دوٚپُس اَسہِ حظ چھِ اٮ۪مَرجَنسی اَسہِ دیٖتو امیُک ڈیٹ دیٖتو اَسہِ امیُک جَلدی مگر تِمو ہسا مون نہٕ تہِ کیٚنٛہہ دَپان یَتھ حظ چھِ آلرٔڈی بُکِنٛگ گٔمٕژ تہٕ اَسہِ دوٚپُس اَسہِ حظ چھِ پیشنٛٹَس یُس حظ پیشنٛٹ چھُ أمِس ہسا چھِ پرٛابلِم زیادٕ ییٚمۍ کہِ وَجہ سۭتۍ ہسا اَسہِ یوٗت ٹایِم چھَنہٕ کہِ اَسہِ ہسا گٔژھ تھوڑا رِعایَت ہسا گٔژھ اَسہِ سۭتۍ بَرتاونہٕ یِنۍ مگر ییٚلہِ سُہ وَنان چھِ اَتھ حظ چھِ لَگان محنت تہٕ مےٚ دوٚپُس تۄہہِ کۄس محنت چھو کَرٕنۍ تۄہہِ کیٛاہ نَخَس چھُوا یہِ تُلُن تۄہہِ کیٛاہ پانہٕ چھُنَہ یہِ پَکناوُن دوٚپُکھ اَتھ نہٕ حظ چھَنہٕ یہِ محنت لَگان کیٚنٛہہ اَتھ حظ چھِ لَگان بَدَل محنت اَسہِ نہٕ حظ آو نہٕ أسۍ ٲسۍ اَنپَڑٕے تہٕ اَسہِ آو نہٕ سَمٕج یہِ کیٚمۍ رٔنٛگۍ محنت چھِ تہٕ ییٚلہِ ہسا بیٛاکھ نَفرَن ووٚن اَتھ چھِ پٮ۪وان چنٛدَس اَتھٕ ژھٕنُن تہٕ اَسہِ ہسا آو سَمٕج اَسہِ دوٚپ گوٚو ییٚتہِ تہِ چھِنہٕ وٕ بَخچان کِہیٖنۍ گوٚو اَگر ہسا اَگر کانٛہہ غریٖب نَفَر چھُ یہِ چھِ ہَسپَتال یِوان یہِ چھِ أمۍ موٗجوٗب یِوان کیٛازِ أمِس چھِنہٕ بِچارَس رۄپیہِ دَہ آسان بَرابَر کِہیٖنۍ تہٕ بیٚیہِ چھِ یہِ سٔروِس گورمٮ۪نٛٹ أکِس بٮ۪مارَس اَتہِ فِرٛی سٔروِس دیٛاناوان تہِ ییٚلہِ نہٕ أسۍ امیُک فٲیدٕ ہٮ۪کو تُلِتھ تیٚلہِ کیٛاہ مَقصداہ چھِ گورمٮ۪نٛٹَس یِمَن پٮ۪ٹھ یَتھ صَحتکِس محکَمَس پٮ۪ٹھ ییٖژۍ رۄپیہِ پٔر ؤری یَپٲرۍ رٮ۪تہٕ خرٕچ کَرنُک بٔلکہِ یِم ہسا چھِ امیُک بِلکُل غلط اِستعمال کَران یُتُے یوت نہٕ کیٚنٛہہ یِمَن ہسا چھِ نیٚبرٕ آسان دَوا والٮ۪ن سۭتۍ کَتھ تہِ کٔرِتھ اَگر چھِ آز کیٚنٛہہ دَوا فِرٛی چھِ دِوان یِم ہسا چھِنہٕ اَتہِ دِوٲنی یہِ دَوا چھی نہٕ یہِ دَوا چھُے نہٕ ہُہ دَوا چھُے نہٕ ییٚلہِ ہسا یِم سارنٕے دَوہَن منع چھِ کَران یہِ چھی نہٕ ییٚتہِ یہِ چھی نہٕ ییٚتہِ تیٚلہِ کُس دَوا ہسا چھِ تھاوان یِمَن ہسا چھِ آسان یِمَن میٚڈکَل دَوا دُکان والٮ۪ن سۭتۍ تہِ کَتھ کٔرِتھ یِم چھِنہٕ اَتہِ دَوا دِوان کِہیٖنۍ یِم چھِ انٛناوان زورٕ بازرٕ ییٚمۍ کہِ وَجہ سۭتۍ أکِس عام اِنسانَس أکِس غریٖبَس ییٚمِس بِچارَس سٮ۪ٹھاہ سِتَم چھِ پٮ۪وان تُلٕنۍ یی ہسا پیوٚو اَسہِ تہِ وٕچھُن تہٕ وَ سا أسۍ ٮ۪ژھان کہِ یۄس یہِ رِشوَت خوری یۄس یہِ رِشوَت خوری یِمَن مَلٲزمَن چھِ ژامٕژ اَتھ پٮ۪ٹھ ہسا گٔژھ اَکھ کٔڑی نظر تھاونہٕ یِن تاکہِ اَگر ہسا یِمَن تَنخواہ ملان چھِ تہٕ یِمَن کیٛاہ یِم چھِنَہ تٔمۍ سۭتۍ ہٮ۪کان مُطمعیٖن گٔژھِتھ یِم چھِنَہ ہٮ۪کان تٔمۍ سُت پَنُن عیال پٲیِتھ ییٚلہِ ہسا اَکھ مٔزوٗر یُس بِچار دۄہَس فِکۍ مٔزوٗرۍ کَران چھِ یا بیٚیہِ کُنۍ قٕسمٕچ مٔزوٗرۍ کَران چھِ سُہ چھِ ہٮ۪کان پَنُن عیال پٲلِتھ تہٕ یِم کیٛازِ ہسا چھِنہٕ ہٮ۪کان پٲلِتھ